اَسہِ حظ ٲسۍ اَسہِ ٲس بَناوان ٲس مےٚ موج حظ پارک حظ ٲس بَناوان بہٕ ٲسٕس نہٕ دِوان دیان اَتھ کُن کِہیٖنۍ نہٕ پَتہٕ ٲسٕس بہٕ وٕچھان بہٕ ٲسٕس دَپان یِم کیٛاہ چھِ یہِ کَران مےٚ ٲس موج بیٚنہِ یِم ٲسۍ بَناوان پارک یِم ٲسۍ اَتھ سۭتۍ کَران جادٕ وٲر بَناوان وارِ سۭتۍ کَران بہٕ ٲسٕس نہٕ دیان دِوان اَتھ کُن کِہیٖنۍ نہٕ پَتہٕ حظ کوٚرُکھ مےٚ ڈِسٹرٛک گاندربل خاندر پَتہٕ حظ کوٚر مےٚ کٲم مےٚ ٲس زام کَران مےٚ ٲس ہَش کَران اَتھ سۭتۍ یہِ بہٕ ٲس نہٕ کَران کِہیٖنۍ نہٕ پوٚتُس حظ کٔر مےٚ کٲم پوٚتُس حظ کٔر مےٚ پانَے پَتہٕ بَنوو مےٚ پارک مےٚ حظ اوٚن درٛمُن لوگمَس حظ پَتہٕ درٛمُن ووٚو اَصٕل پٲٹھۍ لوگمَس درٛمُن بیٚیہِ أنِم پوشہٕ کُلۍ لٲگمَس تِم بیٚیہِ اوٚنُم دِودار کُلۍ رُوِم تِم دِودار کُلۍ بیٚیہِ أنِم یارِ کُلۍ تِم چھِ آسان زٕ قٕسٕم لٲگۍمَس یارِ کُلۍ بیٚیہِ أنِم پانٛژھ ٲٹھ قٕسٕم پوش لٲگۍمَس تِم پوش بَنووُم اَصٕل پارک پَتہٕ کٔرٕم کٲم پَتہٕ اوٚنُم کٲم خۄش مٮ۪وٕ اوٚنُم پَتہٕ ژوٗنٛٹھۍ کُلۍ أنِم پَتہٕ ژیرٕ کُلۍ أنِم پَتہٕ گِلاس کُلۍ أنِم پَتہٕ ژٕنَن کُلۍ أنِم رُومَس اَکھ اَکھ کُل اَکھ اَکھ کُل اَکھ اَکھ کُل ٲسٕس بہٕ پَتہٕ دۄہَس کَران پَتہٕ أتھۍ پارکہِ سۭتۍ کٔرمَس سَجووُم اَصٕل بَنٲوٕم پارک درٛمُن اوٚنُم سُہ رُومَس سُہ لوگمَس اَصٕل پٲٹھۍ گٔیہِ سَبزہ سَبٕز پَتہٕ ٲسٕس دِوان پَتہٕ دیُت مےٚ دیان اَتھ کُن اَصٕل پٲٹھۍ پَتہٕ کٔر مےٚ محنت واریاہ تَتھ پَتہٕ بَنوو مےٚ سۄ گٔے سۄ تِژھ اَصٕل پَتہٕ ٲسَس کَران ژوٗر تِمَن پوشہِ کُلٮ۪ن ٲسٕس کَران ژوٗر تِمَن ٲسٕس گاسہٕ کَڑان تِمَن ٲسٕس درٛمُن کَڑان ٲسٕس بہٕ پَتہٕ تِمَن ژوٗر کَران پوشہِ کُلٮ۪ن ٲسَکھ گُڑٲے کَران پَتہٕ ٲسٕس بہٕ آسان دوہَس دوہَس تٔتی پارکہِ منٛز شیران سۄ پارک اَصٕل پٲٹھۍ کھالان ٲسَس میٚژ ویٚژ پَتہٕ ٲسٕس تِمَن کُلٮ۪ن آب دِوان پَتہٕ ٲسٕس تِمَن پوشہِ کُلٮ۪ن تہِ آب دِوان پَتہٕ ٲسٕس تَتھ درٛمنِس تہِ آب دِوان بَنٲوٕم اَصٕل پارک سَجٲوٕم اَصٕل پٲٹھۍ دیُتمَس آب واب پَتہٕ پھیوٗر تَتھ اَصۭل سبزار بَنے سبٕز پَتہٕ سۄ پارک تِم کُلۍ تہِ حظ کھٔتۍ اَصٕل پٲٹھۍ پَتہٕ تِمَن کُلٮ۪ن تہِ دیُتُم پَتہٕ آب تِمَن دیُتُم پَتہٕ بوٚرمَکھ گۄڈ دِژمَکھ کھٲجمَکھ میٚژ ٲسٕس اَنان میٚژ پَتہٕ باٹہِ منٛز پَتہٕ ٲسٕس تِمَن سۄ میٚژ ترٛاوان ٲسَکھ میٚژ ٲسَکھ گُڑٲے کَران پَتہٕ حظ گوٚو تَتھ اَصٕل گوٚو سُہ مےٚ یِہٕے باغ ہیوٗ سۄ پارک تَتھ منٛز حظ گژھان خۄش بِہُن پَتہٕ حظ اَنٕنۍ مےٚ کُرسی بیٚیہِ حظ اوٚنُم ٹیبٕل پَتہٕ حظ تھٲو مےٚ کُرسی تَتھ منٛز پَتہٕ حظ أنۍ مےٚ ٹیبٕل تھوٚوُم تَتھ لٲگِتھ پَتہٕ حظ تھووُم تٔتھی پَتہٕ ٲسۍ یِوان پَتہٕ بیٚہوان چھِ أسۍ اَصٕل پٲٹھۍ تَتھ پارکہِ منٛز درٛمُن لوگمَس پوشہٕ کُلۍ لٲگۍمَس دِودار کُلۍ لٲگۍمَس سَروٕ کُلۍ لٲگۍمَس مٮ۪وٕ کُلۍ لٲگۍمَس پوشہٕ کُلۍ لٲگۍمَس واریاہ قٕسٕم لٲگۍمَس پوش أنِم سَتھ ٲٹھ قٕسٕم أنِم پوش گۄلاب پوش أنِم سَنفٕلاوَر اوٚنُم واریاہ یِم أنۍمَس تہٕ لٲگۍمَس ہمیشہِ بہار پوش أنِم تِم لٲگۍمَس پَتہٕ ٲسٕس بہٕ تَتھ پارکہِ کَران اورٕ یورٕ اَصٕل پٲٹھۍ بیٚیہِ ٲسٕس بہٕ دۄہَس سگہٕ ناوان پَتہٕ سۄ سۄ پارک اَصٕل پٲٹھۍ ٲسٕس پَکناوان سۄ پارک اَصٕل پٲٹھۍ کَران تَتھ پارکہِ ترٛیش آب دِوان یہِ دِوان اَصٕل پٲٹھۍ پَتہٕ ٲسٕس تِمَن کُلٮ۪ن تہِ کَران ژوٗر اَصٕل پٲٹھۍ ٲسٕس کَران

سَگہٕ نٲوٕم پارک کٔرمَس اَصٕل درٛمُن وَمُن لوگمَس اَصٕل پٲٹھۍ سٲرۍسٕے لوگمَس درٛمُن آب دیُتمَس کُلۍ رُوۍمَس یارِ کُلۍ رُوۍمَس دِودار کُلۍ رُوۍمَس گِلاس کُلۍ رُوۍمَس ژیرٕ کُلۍ رُوۍمَس ژوٗنٛٹھۍ کُلۍ رُوۍمَس ٲر کُلۍ رُوۍمَس